ییٚتہِ چھُ واریاہ کیٚنٛہہ فصٕل وۄپدان مَگر یُس مین فصٕل چھُ نہ سُہ چھُ ژوٗنٛٹھ شُوپین ڈِسٹرکٹس منٛز چھُ ساروی کھۄتہٕ مین یُس فَصٕل چھُ ژوٗنٛٹھ أمۍ اَتھ پٮ۪ٹھ چھِ سٲری یِم گرٕ وٲلۍ چھِ سورُے شُوپِین ڈِسٹرک چھُ أتھۍ پٮ۪ٹھ اِکونمی تہِ چھِ پوٗرٕ شُوپینٕچ ڈِپینڈ کَران ژوٗنٛٹھنٕے پٮ۪ٹھ ساروی کھۄتہٕ میکزِمم ڈِمانڈس منٛز چھُ ڈیفنِٹلی شُوپینَس منٛز ژوٗنٛٹھ ووٚں گوٚو شُوپین چھُ ماننہٕ یِوان ژوٗنٛٹھٕن خٲطرٕ یُس ہسا ژوٗنٛٹھ وۄپداوُن کتھ کٔنۍ ژوٗنٛٹھ کِتھ کَنۍ گۄڈٕنیتھ چھُ آسان ژوٗنٛٹھ کُل وۄپداوُن لۄکُٹ پَتہٕ ڈیفنِٹلی پَتہٕ پیوان تَتھ کٲم کَرٕنۍ دوا کَرُن خاد تراؤنۍ یوٗت کالہ ژوٗنٛٹھ کُل بوٚڑ گژھِ موسٹلی کینچہِ پیوان کَرٕنۍ اَصٕل پٲٹھۍ تہٕ دوا پیوان ٹایم پَتہٕ ٹایم کَرُن آلموسٹ ؤریَس منٛز چھِ کَم اَس کَم سَتھ ٲٹھ دوا پیوان کَرٕنۍ سِکیپ دوا چھِ پیوان کَرُنۍ تہٕ پولوٗنِیشن دوا چھُ کران اَمہِ سۭتۍ کالٹی تہِ کونٹِٹی چھِ ژوٗنٛٹھٮ۪ن ہٕنز ہُران ہارویسٹ چھُ نورمَلی یُس ژوٗنٛٹھ ہارویسٹ گژھان یہِ چھُ گژھان اَتھ چھِ واریاہ ویرایٹی ییٚلہِ یہِ وۄپداونہٕ یِوان اکھ چھُ ڈیلِشس کُلو کُلو چھُ آلموسٹ پندہ ستمبر پٮ۪ٹھٕے سٔٹارٹ گژھان والُن کُلو ژوٗنٛٹھ چھُ آسان یہِ چھُ آسان موسٹلی ریڈ اَتھ چھُ آسان زیادٕ ریڈ یادٕے پَہم ڈیلِشس چھُ نہٕ توٗت کلر ریڈ آسان کِہینۍ کیٚنٛہہ مَگر اَتھ چھُ آسان یُس اَتھ ٹیسٹ چھُ آسان سُہ چھُ آسان ساروی کھۄتہٕ اَصٕل کُلو کھۄتہٕ ٹیسٹ اَصٕل اور ڈیلِشس چھُ آلموسٹ اوٚکتوٗبر پَتہٕ یِوان والنہٕ ژوٗنٛٹھ والنہٕ پَتہٕ چھُ یِوان ژوٗنٛٹھٮ۪ن بَرٲے یِوان کَرنہٕ پیکِنگ یَتھ وَنان پَتہٕ یِوان سوزنہٕ باقٮ۪ن کَنٹریٖن منٛز باقٮ۪ن مرکیٹن منٛز